مےٚ کَرے پٔتمہِ لَٹہِ آرڈَر عَبَیا تہٕ پَتہٕ آے نہٕ مےٚ سۄ پَسنٛد کِہیٖنۍ نہٕ سۄ ٲس نہٕ اَصٕل کِہیٖنۍ نہٕ سۄ ٲس تھوڑا ژھیٚنۍمٕت یُس مےٚ سُہ عَبَیا ٲس آرڈَر کٔرمٕژ سۄ ٲسۍ پَتہٕ کٮ۪نسَل گٔمٕژ گوٚو تَمیُک یُس مےٚ کٮ۪نسَل سُہ آرڈَر کَرے عَبَیا سُہ گَژھِ ہے پَتہٕ واپَس مےٚ تَمِکۍ پونٛسہٕ یِنۍ مگر تِم پونٛسہٕ آیہِ نہٕ مےٚ پَتہٕ واپَس کِہیٖنۍ نہٕ خبر کیٛاہ دٔلیٖلَہ گٔے تَتھ تِم پونٛسہٕ آیہِ نہٕ واپَس کِہیٖنۍ نہٕ مگر مےٚ ٲسۍ کٔرۍمٕتۍ تَمہِ ساتہٕ تِم آن لاین ٹرٛانَسفَر خَبر تَتھ کیٛاہ دٔلیٖلَہ گٔے تِم آیہِ نہٕ واپسٕے نہٕ پَتہٕ کَرے مےٚ کٲم مےٚ کَرے پَتہٕ ہُمِس ہُمِس تھرٛوٗ مےٚ تِم آن لاین کَرے یُس سُہ اَنان اوس گَرٕ تِم آڈٲرٕس تہٕ تِم اَنے کَرے مےٚ پَتہٕ تٔمِس فون دوٚپمَس اَتھ کیٛاہ وَجہ گوٚو مےٚ وَن ژٕ اَتھ دٔلیٖل یُس یہِ مےٚ آرڈَر اوس یہِ عَبَیا کٔرمٕژ اَتھ کیٛاہ دٔلیٖل گٔیہِ تہٕ مےٚ وَن اَمیُک ریٖزَن اَتھ کیٛاہ وَجہ اوس زِ یِم آیہِ نہٕ مےٚ واپَس یِم پونٛسہٕ کِہیٖنۍ نہٕ تٔمۍ ووٚن مےٚ تورٕ یہِ نٔوٕے دٔلیٖلا خبر کیٛاہ ژےٚ چھی کوٚرمُت کٮ۪نسَل گۄڈٕ آرڈَر پَتہٕ چھی ژےٚ کوٚرمُت بیٚیہِ واپَس پَتہٕ کوٚرتھَس کیٛاہ تھامَتھ مےٚ آیہِ نہٕ تٔمۍ سٕنٛز سۄ دٔنٛدٕر سَمجی نہٕ تٔمۍ کیٛاہ دٔنٛدرالجی ؤنۍ مےٚ تہٕ وۄنۍ کھَریو مےٚ یہِ تیُتھ یہِ آرڈَر کٮ۪نسَل کَرُن گۄڈٕنٮ۪تھٕے یہِ گۄڈٕ پانَس خوشکٮ۪تھ کھالٕنۍ گۄڈٕ کَرٕنۍ عَبَیا آرڈَر پَتہٕ یہِ اَصٕل نہٕ یِنۍ کِہیٖنۍ نہٕ پَتہٕ کَرٕنۍ نَیہِ یہِ رِجٮ۪کٹ کٮ۪نسَل کَرٕنۍ واپَس سوزٕنۍ تِمَن تہٕ مےٚ کھَریو یہِ قٕصہٕ تہٕ وۄنۍ پَتہٕ چھِنہٕ اَتھ مِلان یِم واپَس تہِ پونٛسہٕ کِہیٖنۍ نہٕ پَتہٕ کَران چھِ پٮ۪وان تِمَن مِنت تِم کٔرۍتو واپَس وۄنۍ یہِ پونٛسہٕ تِم تہِ چھِنہٕ پَتہٕ واپَس کَران کِہیٖنۍ نہٕ